ییٚلہِ بہٕ اوسُس ٲں ٹیٚنتھَس پران پَتہٕ یُس اسہِ ٹیٖچَر اوس اُستاد تٔمۍ ہسا ترٲو مےٚ اَکھ ٲں ٹرٛانَسلیشَن سۄ ٲسۍ انٛگلش پٲٹھۍ تہٕ تٔمۍ ووٚن دوٚپُن یہِ کٔریٛو سا تُہۍ ٹرٛانَسلیٹ کٲشِرِ زبانہِ منٛز مگر یۄس سۄ ٹرٛانَسلیشَن ٲس سۄ ہسا ٲس ٲں ٹیٛوٗرِزٕم یعنی کہِ سیاست سیاحَتَس پتہٕ ٲسۍ سۄ تَتھ منٛز ہسا ٲسۍ واریاہ کیٚنٛہہ وٲرڈٕس ٹَف تہِ مشکل ٲسۍ یِم نہٕ ٲسۍ تگان کَشمیٖریَس منٛز کَنوٲرٹ کَرٕنۍ کہیٖنۍ مگر ٲں مےٚ ہسا اوس فرٛیٚنڈ ٲں مےٚ سۭتۍ یُس مےٚ مدد اوس کران یِمَن منٛز اَتھ ٹرٛانَسلیشنہِ منٛز تٔمِس ہسا کوٚر مےٚ واریاہ مدد یِم وٲرڈ ٹرٛانَسلیٹ کرنَس منٛز تہٕ یۄس یہِ ایٚکٕسپیٖریَنٕس ہسا ٲسۍ مےٚ مطلب گۄڈٕنِچۍ لَٹہِ ہسا گٔے مےٚ یہِ ایٚکٕسپیٖریَنٕس ٹیٚنتھَس منٛز ییٚمہِ ساتہٕ مےٚ مطلب أکۍ اُستادَن ترٛٲو مےٚ یہِ تَمہِ ساتہٕ ہسا ہیٛوچھ مےٚ تھوڑا یہِ کِتھ کٔنۍ چھِ ہیٚکان کٔرِتھ تہٕ اَمہِ سۭتۍ ہسا باسیٛو مےٚ یُہوے یعنی کہِ یعنی کہِ کشمیٖری ہسا یُس لیٚکھُن چھُ سُہ ہسا چھُ مشکل ٲں یعنی کہِ بوزنہٕ ٲں یعنی کہِ وَننہٕ کھۄتہٕ وَنُن ہسا چھُ سہل مگر ٲں کَشمیٖری ٹرٛانَسلیٹ کَرُن لیٚکھُن ہسا چھُ واریاہ مشکل تہٕ یہِ ایٚکٕسپیٖریَنٕس ہسا گٔے مےٚ تَمہِ ساتہٕ اوسُس بہٕ دٔہمہِ پران تہٕ یہِ ہسا کٔر مےٚ یہِ ایٚکٕسپیٖریَنٕس تٔمیٚے ساتہٕ حٲصِل تہٕ ٲں واریاہ اَمہِ پتہٕ تہِ آیہِ مےٚ واریاہ کیٚنٛہہ مطلب تَمہِ دۄہ اوسُس بہٕ ایٚگزام اَکھ دِوان تہٕ تَتھ منٛز ٲس اسہِ ٹرانَسلیشن کرنہِ ٲں یعنی کہِ انگلش آسہٕ کرنہِ اردو آسہٕ کرنہِ یِم آسہٕ کرنہِ اسہِ کٲشِرِس منٛز تہٕ پَتہٕ ہسا ہیٛوچھ مےٚ واریاہ یہِ تہٕ آز ہسا چھُس بہٕ کانٛہہ تہِ ٹرٛانَسلیشَن ٲسۍ تَن انگلش ٲسۍ تَن اردو ٲسۍ تَن کٲشِرِس منٛز ہسا چھُس بہٕ اصٕل پٲٹھۍ سُہ ہیٚکان وُنٛکیٚس کٔرِتھ تہٕ وُنٛکیٚس ہسا چھِنہٕ مےٚ مشکلات گژھان کِہیٖنۍ تہٕ یۄس مےٚ گۄڈٕنِچۍ ٲسۍ سۄ ہسا ٲسۍ مےٚ مطلب گۄڈٕنِچۍ یۄس مےٚ ٹیٚنتھَس منٛز ٲسۍ ٲں گۄڈٕنِچۍ ایٚکٕسپیٖریَنٕس سۄ ہسا ٲسۍ میٛانہِ خٲطرٕ اَکھ چَلینٛجِنٛگ ٲسۍ سۄ میٛانہِ خٲطرٕ وۄنۍ ہسا چھُس بہٕ ایٖزِلی ہیٚکان یہِ کٔرِتھ ٲں یعنی کہِ کانٛہہ تہِ ٲسۍ تَن ٹرانَسلیشَن سۄ ہسا چھَنہٕ میٛانہِ خٲطرٕ مشکل کِہیٖنۍ وُنٛکیٚس ہسا ہیٚکہٕ بہٕ کانٛہہ تہِ کٔرِتھ ٹرٛانَسلیشَن